اسلامُ علیکُم یِم حظ ایڈوَٹایزمٮ۪نٹ وٕنکٮ۪س سوشَل میٖڈیاہس پٮ۪ٹھ یوان چھِ یِم پرٛٮ۪تھ کُنہِ جایہِ ییٚتہِ ییٚلہِ تہِ کانہہ ویٖڈیو چھِ کُنہِ جایہِ أسۍ اوپُن کَران یا کیٚنٛہہ تہِ چھِ وٕچھان آسان سوشَل میٖڈیاہس پٮ۪ٹھ کیٚنٛہہ ویٖڈیو لیکچَر چھِ وٕچھان آسان یا نِوٕز چھِ آسان وٕچھان یا امہِ علاوٕ بَدل کیٚنٛہہ چھِ وٕچھان آسان کِرکٹ چھِ آسان وٕچھان یا بَدل کیٚنٛہہ سَپوٹسُک چھِ آسان کیٚنٛہہ وٕچھان کیٚنٛہہ تہِ چھِ آسان وٕ چھان أسۍ مَنزٕ چھُ اَسہِ یِوان مطلب بار بار ایڈ آسان یِوان بار بار چھِ آسان یِم یِوان ایڈوِٹیٖزمٮ۪نٹ چھِ آسان یِوان تِمن ہٕندۍ تہِ ہسا چھِ کیٚنٛہہ فٲیدٕ تہِ چھِ تَمیِکۍ تہٕ زیادٕ تَر چھُ مےٚ باسَن تَمیِکۍ نۄقصانٕے زیادٕ کیٚنٛہہ کُنہِ ساتہِ چھِ آسان فٲیدٕ فٲیدُک چھُ یِتھ پٲٹھۍ ہِیوٗ کُنہِ ساتہٕ چھُ آسان کیٚنٛہہ مطلب وٕنکٮ۪ن چھُ یِم اَسہِ کیٚنٛہہ مطلب ایجوکیشںٕچ پٕلیٹفارمہٕ یِم چھِ یَتھ منٛز یِوان چھِ یِم اَن ایکیڈمی فزیکٕس اَلگ بایجوٗز تِمن ہٕندۍ چھِ کُنہِ ساتہٕ آسان ایڈ اَتھ پٮ۪ٹھ یِمن مَنٛز ڈسکاونٹ چھُ آسان کیٚنٛہہ مطلب بیچَن مُتلق ییٚلہِ آفَر چھِ آسان کیٚنٛہہ سُہ چھِ آسان مطلب سُہ چھُ لَگَان اَسہِ کُنہ ساتہٕ صروٗرَت سُہ چھُ آسان فٲیدٕ مَند سون کُنہِ ساتہٕ اَمہِ علاوٕ یِم باقٕے ایڈ چھِ یِوان باقٕے بیوٗٹی پروڈکٹَن ہٕندۍ یا باقٕے کُنِک تہِ ایڈ چھِ یِوان یا موٗوییَن مُتلِق یا کیٚنٛہہ تہِ چھُ یِوان ایڈ یا مطلب کھٮ۪ن چٮ۪نَس مُتلق چھُ یِوان کیٚنٛہہ مطلب لییٚز جَنک فُڈُک چھُ یِوان وٕنکٮ۪ن بِسکِٹَن ہٕندۍ چھِ یِوان وٕنکٮ۪ن مطلب تِم چھِ یِوان اِریلِوَنٹ ایڈ یِمن ہٕنز نہٕ ضروٗرتھٕے چھِ آسان وٕچِھنۍ تہٕ تِم چھِ مَنزٕ یِوان اِنسانَس چھُ گَژھان دۄن مِنٹَن ترٮ۪ن مِنٹَن چھِ تِم آسَن اِنسانَس چھُ گَژھان مطلب مایِنٛڈ ڈِسٹریکٹ تُکنٕے اَٹینشن چھُ گَژھان ڈایوٲٹ اِنٹرسٹ چھَنہٕ پَتہٕ روزان گۄڈٕ مطلب کُنہِ ساتہٕ چھُنہٕ پَتہٕ یاد تہٕ آسان پَتہٕ اوٚتانۍ کانہہ اگر ویٖڈیو لیکچَر چھُ آسان کُنہِ ساتہٕ وٕچھان کیٚنٛہہ تہٕ تٔمِس چھُنہٕ یاد تہِ پَتہٕ آسان اوٚتام کیاہ اوس پوٚرمُت ییٚلہِ ہُمہِ مَنٛز ترٛٮ۪ن مِنٹن چھُ بدلٕی کیٚنٛہہ پیوان وٕچھن اِنسان سُند سونچ چھُ گَژھان تُکنَتھٕے خبر کۭتِس ٹایمَس یوٚتامَتھ نہٕ واپَس چھُ اِنسان یِوان اَتہِ چھُ آسان مٔشتی گوٚمُت مطلب بہٕ کیاہ اوسُس توٚتانۍ وٕچھان مطلب فٲیدٕ چھُ مطلب مےٚ باسان کَمی تَمِکۍ ییٖتیاہ نۄقصان چھِ زیادٕ چھِ زیادٕ تَمہِ ایڈٕکۍ تہِ کیازِ انسان چھُ کُنہِ ساتہٕ چھِ نوٕز آسان وٕچھنۍ کیٚنٛہہ ضروٗری نوٕز چھِ آسان اِنسانَس چھِ آسان کیٚنٛہہ ڈیٹ تھاوٕنۍ نوزِ پٮ۪ٹھ یاد کیٚنٛہہ تہِ اِنسان چھُ لاگان وٕچھن تھوڑا بہت چھُ گَژھان سِٹاٹ چھُ آسان ویٖڈیو وٕنہِ گَژھنٕے تھوڑا بہت چھُ آسان تٔمۍ وٕچھمُت یا لیٛوکھمُت چھُ آساَن نوٹ کوٛرمُت کیٚنٛہہ منزٕ چھُ یِوان دۄن مِنٹَن ترٮ۪ن مِنٹَن ایڈ گوٚو ذہن اُکنٕے تِمن ترٮ۪ن مِنٹَن اَتہِ چھُ آسان مٔشِتھ گوٚمُت اِنسانس بہٕ کیاہ اوسُس توٚتامَتھ وٕچھان اوٚتامٕے مےٚ وٕچھِ ہا مےٚ کیاہ اوس تَتھ منٛز یاد تھاوُن اتہِ چھُ کُنہِ ساتہٕ چھُ تِتہِ گَژھان پَتہٕ چھُ پیوان ویٖڈیو نَیہِ واپَس تہِ کَرُن بہٕ کیاہ اوسُس اوتامَتھ وٕچھان تہٕ بیٚیہِ چھُ کُنہِ ساتہٕ تِم تہِ ایڈ یِوان کُنہِ ساتہٕ چھُ موٗوی ہُند ایڈ یِوان شُر اگر وٕچھان چھُ آسان توٚتامَتھ کیٚنٛہہ لیکچَر پَڑھنُک پڑھنہٕ خٲطرٕ کیٚنٛہہ کُنہِ سَبجَکٹُک تٔمِس ییٚلہِ مَنزٕ چھُ ہُتھ یوان کُنہِ موٗوی ہُند ایڈ تٔمِس چھِ پیوان سۄ موٗوی یاد خبر کۭتِہاے لَٹہِ چھُ تِتہِ گَژھان شُر چھُ بیک کَران سُہ چھُ گَژھان گۄڈٕ وٕچھان سُے مطلب کُنہِ ساتہٕ چھُ سانگُک یوان سُہ چھُ گوڈٕنٮ۪تھ سُے سانگ یا سۄے موٗوی لاگان وٕچھٕنۍ ہُہ چھُ گَژھان ویٖڈیو لیکچَر پَنُن مطلب یہِ تٔمِس پَرُن اوس تہِ چھُ گَژھان روزان تٔتھی ہُہ چھُ گَژھان مٔشتھٕے تہٕ یِمو چیٖزو سۭتۍ چھُ مےٚ باسان مطلب چھُ نۄقصانٕے گَژھان یِم کُنہِ ساتہٕ چھُ آسان کیٚنٛہہ فٲیدٕ مَند ایڈ تہِ یِم مےٚ گۄڈنٮ۪تھٕے وون تۄہہِ کُنہِ ساتہٕ چھُ آفر آسان کُنہِ بیچو خٲطرٕ اَسہِ اَن اکیڈمی پٮ۪ٹھٕ یا بایجوز یا فزِکِس والاہٕکۍ چھِ یوان کیٚنٛہہ ایڈ مَنزٕ تِمن پٮ۪ٹھ چھِ آسان کیٚنٛہہ آفَر کُنہِ ساتہٕ سۄ چھِ آسان أکِس شُرۍ سٕندۍ خٲطرٕ فٲیدٕ مَند تِم ایڈ یا مطلب یوٗ پی ایس سی یُک مَٹیٖریَل چھُ کُنہِ ساتہٕ ڈِسکاوُنٹَس پٮ۪ٹھ مِلان اَسہِ یا سَبَسکرِپشَن چھِ اَسہِ کُنہِ ساتہٕ مِلان کیٚنٛہہ دہ پٔرسَنٹ وُہ پٔرسَنٹ ترٕٛہ پٔرسَنٹ آف آسان کُنہِ پٮ۪ٹھ یا یِتھ پٲٹھۍ یِہوے ٲس اِنڈپٮ۪نڑینس ڈے تَتھ پٮ۪ٹھ ٲس اَسہِ یَوٕ آفر مِلان کُنہِ تہِ تِم تِم چیٖز چھِ فٲیدٕ مند آسان اَمہِ علاوٕ یِم باقٕے چھِ اَسہِ یِوان منٛزٕ موٗویَن ہٕندۍ ساانگَن ہٕندۍ یا جَنَک فُڈَن ہندۍ یِوان لیزُک آو کیٚنٛہہ مطلب بِسکِٹَن ہُند یِوان چھُ مَنزٕ یہِ ایڈ تِمو سۭتۍ چھُ مےٚ باسان نۄقصانٕے تِمو سۭتۍ چھِ ڈسٹریکشَنٕے گَژھان أکِس شُرِس اگر کانہہ مطلب خاص کَر اگر کانہہ پَرن وول شُر ییمہِ ساتہٕ سُہ کیٚنٛہہ پرن آسہِ ییٚمہِ ساتہٕ سُہ کانہہ نوٕز آسہِ وٕچھان یا ییٚمہِ ساتہٕ کانہہ لیکچر آسہِ وٕچھان تٔمِس چھُ گَژھان تَمہِ ساتہٕ پرابلٕم تمہِ ساتہٕ چھُ تٔمِس مُشکِل گَژھان تہٕ زیادٕ چھُ مےٚ باسان فٲیدٕ کھۄتہٕ چھُ زیادٕ نۄقصانٕے اَتھ شُکرِیہ